وَعلیکُم اَلسَلام بِلکُل جِناب اِستانٛمبُل آ اَسہِ چھِ ٹریٚٹ حظ چَک کرٕنۍ تُہۍ روٗزِیٚو آن لایِن بہٕ کٔرٕ چَک تہٕ بہٕ وَنہو تۅہہِ تۅہہِ کیٛاہ چھُوٕ ناو حظ تُہۍ چھِوا ایٚز سِٹوٗڈنٛٹ ٹرٛاوُل کٔران کِنہٕ تُہۍ چھُوٕ کٔران بِزنِس ٹرٛاوُل حظ ویٖزا خٲطرٕ تہِ چھُ ایٚپلے کٔرُن حظ تہٕ تَمہِ خٲطرٕ تہِ وَنہو أسۍ تُہۍ پرِٛوسیٖجر تُہۍ کٔرِو صبر أسۍ چھِ کٔران آن لایِن ریٚٹ چَک تہٕ تُہۍ کتہِ پیٚٹھٕ چِھوٕ یژھان گَژھُن سریٖنگر ٹُو اِستانٛمبُل تہٕ تُہۍ ؤنۍتَو مےٚ یہِ تُہۍ کیٛاہ چھِوٕ تُہۍ کیٛاہ چھِوٕ تُہۍ کیٛاہ چھِوٕ پانہٕ حظ کٔران او کے او کے یُس سُہ اکھ سیٚکینٛڈ کٔرِۍزیٚو صَبر یہِ چھِ فیچ گژھان ڈِٹیلٕز بہٕ چھُس کٔران ٹِکٹہٕ ہُنٛد پرٛایِز چَک آ تۅہہِ کَتھ ڈیٚٹس پیٚٹھ چھَوٕ حظ ضروٗرت دٔہمِس ڈیٚٹس دَہ سَتمبر او کے تُہۍ روٗزِیٚو آن لایَنہِ پیٚٹھٕے أگست ستمبر دَہ ستمبر آ پیٚوٕ تۅہہِ حظ ٹِکٹ آ ژتجی ساس تہٕ پانٛژھ ہَتھ ٹھیٖک چھا یتھ منٛز تۅہہِ ڈِسکاوٗنٛٹ میلہِ ڈِسکاوٗنٛٹ چھُ ہیٚتھ چھُ ڈِسکاوٗنٹ چھُ اتھ پانژٚ ساس کٔرۍمِتۍ ڈِسکاوٗنٛٹ ٹھیٖک چھا تہٕ یہِ چھُ ٹھیٖک ریٚٹس پیٚٹھ حظ تۅہہِ ٹِکٹ اگر ہے تُہۍ وَنان چھُو تہٕ بہٕ کرٕ تیٚلہِ بُک ٹھیٖک آ بیٚیہِ چھِ حظ ویٖزا خٲطرٕ کیٛاہ ایٚپلے کرنہٕ خٲطرٕ کَم کَم ڈاکیٛومینٛٹ چھِ ضروٗرت تہٕ کیٛاہ کیٛاہ چِھ پیٚوان ضروٗرت تہٕ بہٕ کرہو تۅہہِ آ بہٕ کرہو واٹٕس اَپس پیٚٹھ تۅہہِ سینٛڈ تُہۍ کٔرۍزیٚو ڈِٹیلٕز سینٛڈ تہٕ تُہۍ وُچھ زیٚو تہٕ بہٕ کرٕہو کٲم آ تُہۍ کٔرۍزیٚو پَتہٕ کٔرِو أسۍ فٔردر پرٛوسیٖڈ ٹھیٖک چھا او کے